مےٚ زیاز انیز ایر فون اکھ یمیُک سیم سنٛگُک حظ سُہ انے مے شو رُوم پٮ۪ٹھ حظ سُہ نہ حظ اصٕل فون سُہ نہ حظ اوس اصٕل ایر فون حظ کینٛہہ تتھ ٲس تھوڑا پرابلِم سُہ حظ اوس گۄڈٕنِکٮ۪ن دۄہن حظ چلان اصٕل پٲٹھۍ پتہٕ یُتھے مےٚ سُہ لوگ چلو سُہ أکِس دۄن ریتن حظ چلو مےٚ سُہ آصٕل پٲٹھۍ حظ پتہٕ گٔے کٲم چلیو نہٕ بروٛٹھ کُن ٹھیک کینٛہہ حظ پتہٕ کرے مےٚ یِمن واپس یِم یتہِ مےٚ سُہ اوٚنمُت اوس شوروٗمس پٮ۪ٹھ بہٕ حظ گٔیوس تور تہٕ تِمو دوپ اتھ چُھنہٕ واپس ہیٚکہِ نہٕ یتھ کینٛہہ مےٚ چُھ سُہ پانہٕ اونمُت پننیٚو اتھو چُھ مےٚ سُہ فون چا ایر فون تُلمُت حظ اتھس کیتھ مےٚ حظ سُہ باسیو اصٕل ایر فون چھُ آواز تہِ ٲسٕس اصٕل یِوان کم سے کم اکھ زٕ ریتھ حظ گٔے تہٕ پتہٕ حظ گوٚو تتھ پتہٕ پیی چھنہٕ ہنٛگ تہٕ منٛگہٕ اکھ کن بیٹھنہٕ پتہٕ بیوٗٹُھس بیاکھ کن اچانک بہٕ نہٕ حظ اوسُس بوزان تتھ منٛز سیود کینٛہہ میِک تہِ ٲسٕس نہٕ چلان کینٛہہ گوڈٕنیتھ حظ ووٛن تِمو یہِ چُھ اصٕل چارجر اصٕل یہِ ایر فون حظ ہُمۍ دوٚپ یہِ چُھ کنشس منٛز تہِ اصٕل ییٚلہِ مےٚ سُہ لوگ گوٚڈٕنِک دۄہ چلیو سُہ اصٕل پتہٕ نہٕ حظ چلیو ٹھیک کینٛہہ وۄنۍ گٔے کٲم یُتھے وۄنۍ مےٚ تتھ چلان اوس ٹھیٖک ہنٛگ تہٕ منٛگہٕ اچانک گوٚو تتھ یہِ تمِچ ہُہ گٔے اچانک آواز تہِ کم شور اوس یِوان میِک تہِ بوزان میِک تہِ گٔے بِہتھ